ییٚتہِ کؠن لوکَل سکوٗلَن منٛز گژھِ آسُن گۄڈَے شُر شُہ وُہُر تہٕ بیٚیہِ چھِ تٔمۍ سٕنٛدِس مٲلِس کینٛہہ فارم دِوان تِم چھِ پؠوان پُرٕنۍ بیٚیہِ چھِ اَسہِ پؠوَان ہاوُن آدھار کاڈ پاس بُک بیٚیہِ چھِ اَسہِ پؠوان دِنۍ فوٹو بیٚیہِ چھِ ییٚتِکۍ کینٛہہ گَوَرمِنَٹ سکوٗل تِمَن چھُ نہٕ پؠوان فیٖس دِیُن کینٛہہ تہٕ پرٛیٚویٚٹ سکوٗلَن چھُ اَسہِ پؠوان فیٖس دیُن ییٚمہِ سۭتۍ زَن یِم غریٖب مٲلۍ چھِ تِم چھِ ہؠکَان شُرؠن پَنٕنؠن خٲلی گَوَرمنَٹ سکوٗلَن پَرنٲیِتھ تہٕ یِم کہِ مُلٲزِم چھِ تِم چھِ پَنٕنؠن شُرؠن پَرناوان پرٛیویٚٹ سکوٗلَن